السلام علیکم ورحمَتہُ للہِ تعالٰی وبرکاتُہ پٲنٛژن انڈٕہٕکٮ۪ن سِٹیٹٮ۪ن سِٹیٹَن ہٕنٛدۍ ناو چھِ یِتھٕ کٔنۍ آنٛدھرا پردیش بِہار گووا کرناٹکا مدھیہ پردیش باقٕے وسلام